اسلام علیکُم ورحمتُہ اللہ تُہۍ چھُو حظ کیب ڈرٛایوَر نہ حظ مےٚ کَرے صُبحٲے کیب بُک حظ ژورِ بَجہِ ہٕنٛز حظ آز اہن حظ بہٕ چھُس سُے مےٚ کَرے ییٚتہِ پٮ۪ٹھ کۄلگامہِ پٮ۪ٹھ سرینگر اِیَرپوٹ تامۍ آ تُہۍ کٔرِو مہربٲنی کٔرِتھ کٲم اَکھ حظ تُہۍ کٔرِو یہِ کیب کٮ۪نسَل حظ مےٚ حظ پیٚیہِ گَرِ ایمَرجَنسی نا واریاہ زیادٕ مجبوٗری پیٚیہِ گرِ بیٚیہِ ہیٚکہٕ نہٕ گٔژھ وۄنۍ یور کینٛہہ مےٚ اوس گژھُن دہلی تانۍ بہٕ ہٮ۪کہٕ نہٕ گٔژھِتھ وۄنۍ کینٛہہ نہ حظ مےٚ گٔے گَرِ خانٛدانہِ ڈیٚلؤری حظ أمِس ٲس یِہَے ٹایم مےٚ دوٚپ أمِس چھِ مےٚ وۄنۍ زٕ ژور دۄہ مگر أمِس کٔرٕن پین تہٕ اَسہِ پیٚیہِ جلدی منٛز واتناوٕنۍ ہَسپَتال تہٕ تٕمو دوٚپ تَتہِ أمِس ووت ٹایم نہ حظ وَنۍ چھُس بہٕ ییٚتی ہَسپَتالٕے تہٕ بہٕ ہٮ۪کہٕ نہٕ وۄنۍ گٔژھِتھ تور کینٛہہ تُہۍ کٔرِو مہربٲنی کٔرِتھ یہِ کیب کٮ۪نسل تہٕ بیٚیہِ کٔرۍزیو پنٕنۍ پونٛسہٕ مےٚ رِفنٛڈ مےٚ ٲسۍ نہٕ گۄڈے تھٲیمٕتۍ تۄہہِ ٹرٛانسفر کٔرِتھ پونٛسہٕ حظ ییٚتہِ چھِ لگان پونٛسہٕ ضوٚرتھ حظ مےٚ پیٚو پَنُن والیٹ تہِ گری تہٕ بیٚیہِ نہٕ کینٛہہ تۄہہِ چھِ پانَس پَتھٕے ییٚمہِ ساتہٕ ڈیلؤری چھِ خانٛدارنہِ گژھن تمہِ ساتہٕ چھِ واریاہ پونٛسہٕ لَگن ضوٚرَتھ یہِ گژھِ تُہٕنٛز مہربٲنی حظ اگر تُہۍ یہِ رِفنٛڈ کٔرِو مےٚ پونٛسہٕ اَدٕ حظ اَسلامُ علیکُم